گۄڈٕنٮ۪تھٕے کَرَو أسۍ کَتھ یِتھ کَنٮ۪تھ زِ یۄس تہِ کانٛہہ کٲم کَرنٕچ جاے آسہِ تَتٮ۪تھ گژھِ نہٕ گۄڈٕنٮ۪تھٕے یہِ تضاد یا فتنہٕ فساد وَتھُن کِہیٖنۍ نہٕ گوٚو وۄنۍ اگر وۄنۍ ووٚتھ تہِ مِثال کے طور پر کُنہِ ریٖزنہٕ سۭتۍ کُنہِ وجہ سۭتۍ ووٚتھ وَنہِ فتنہٕ تہٕ فَساد گوٚو سُہ گژھِ اِنسان آرام سان کَرُن ہٮ۪نٛڈٕل یعنی کہِ سُہ گژھِ نہٕ اِنسان بڑاونٕچ کوٗشِش کَرٕنۍ کِہیٖنۍ نہٕ اِنسان گژھِ کٲم ہر ہمیشہٕ کَرُن زِ یُس یہِ تضاد فِتنہٕ فَساد ووٚتھ یہِ گژھِ کَم یعنی کہِ کَنٹرٛول گژھِ کَرُن یعنی کہِ یِمَن دۄن درمیان یہِ ووتھ یا ترٛٮ۪ن درمیان یہِ ووٚتھ تِمَن درمیان گژھِ نہٕ اِنسان یورٕ بیٚیہِ واپَس وَنٕنۍ تِژھ کانٛہہ کلام کِہیٖنۍ نہٕ گوٚو تِتھ پٲٹھۍ گژھِ سُہ ہٮ۪نڈٕل کَرٕنۍ گۄڈٕنٮ۪تھٕے وَنَو کَرَو أسۍ کٲم زِ لڑٲے ؤژھ گوٚو لڑٲے وَتھنَسٕے سۭتۍ گژھِ کٲم کَرٕنۍ زِ یِم دۄن نفرَن درمیان لَڑٲے ؤژھ تِم زٕ گژھن دوٗر کَرٕنۍ یعنی کہِ تِم زٕ گژھن نہٕ اِنسان پانہٕ ؤنۍ تھاوٕنۍ تَتٮ۪تھ کِہیٖنۍ نہٕ گوٚو ییٚلہِ تِم دوٗر گَے گوٚو لَڑٲے گٔے تھوڑا کَنٹرٛولَس منٛز یعنی کہِ کَم گٔے تٔمۍ پتہٕ گژھِ کٲم کَرٕنۍ زِ یِمَن دۄن درمیان لَڑٲے ٲس گٔمٕژ تِمَن کَتھ وجِہَس پٮ۪ٹھ گٔے سۄ لَڑٲے گوٚو یُس تِم وج وجہ وَنَن سُہ آرام سان یعنی کہِ تِم وَنَن دۄنوَے مِثال زٕ دۄن ٲسا لَڑٲے یا ترٛٮ۪ن ٲسا لَڑٲے گوٚو دۄنؤنی ہٕنٛز کَتھ بَسہِ بوزٕنۍ اِنسان شانتی سان یعنی کہِ تٕمَن گژھِ نہٕ یورٕ لَڑٲے حیثیت وَنٕنۍ کَتھ کِہیٖنۍ گوٚو ترٛیٚیِم کیٛاہ کَرِ اِنسان کٲم زِ ییٚلہِ کَتھ بوٗز آرام سان گوٚو پتہٕ کٔر رضا یعنی کہِ تِمَن تہِ ووٚن دۄنؤنی ووٚنُکھ دوٚپُکھ یہِ نا چھُنہٕ جان گژھان کِہیٖنۍ نہ یَتھ وجہَس پٮ۪ٹھ تۄہہِ لَڑٲے ٲسوٗ گوٚمُت یہِ چھِ دۄنؤنی بے فضوٗل اوسمُت یعنی کہِ اَتھ چھِنہٕ کٕہۭنۍ تہِ مین پوینٹ اوسمُت کِہیٖنۍ نہٕ یا اَتھ پٮ۪ٹھ گژھِ ہے لَڑٲے گژھٕنۍ نہ گوٚو تِمَن دۄنؤنی کیٛاہ گژھِ کَرٕنۍ کٲم تِم گژھن یعنی کہِ پتہٕ تَمہِ پتہٕ آپَس منٛز یعنی کہِ اَتھواس کَرناوٕنۍ تاکہِ یۄس یِمَن لَڑٲے بے فضوٗل ٲس گٔمٕژ یہِ گژھِ نہٕ آیِنٛدٕ گژھٕنۍ کِہیٖنۍ نہٕ گوٚو نہ گَژھ یہِ باقِیَن یہِ منٛز گژھٕنۍ نہ گژھِ یہِ تِمَن درمیان گژھٕنۍ کِہیٖنۍ گوٚو یِتھ کٔنۍ چھُ اِنسان کران کٲم کَم یِم فِتنہٕ فَساد گٔمٕتۍ چھِ آسان یِم چھِ اِنسان کَم کَرنٕچ کوٗشِش کران ییٚلہِ أکِس دٔرۍ سٕنٛز تہِ فار اٮ۪کزامپُل بوٗز کَتھ بیٚکِس دٔرۍ سٕنٛز تہِ بوٗز گوٚو دِماغَس منٛز آو سمٕجھ زِ مےٚ کیٛاہ چھِ یِمَن واپَس یورٕ وَنُن گوٚو تِم تہِ بوزَن ٹھنٛڈ دلی سان گوٚو ییٚلہِ تِم أسۍ گۄڈٕنٮ۪تھٕے دوٗر آسَن اَکھ أکِس نِش نِمٕتۍ گوٚو زیادٕ کَنفِلِکٹ تضاد گژھَن نہٕ کِہیٖنۍ نہٕ گوٚو یِتھ کٔنۍ ہٮ۪کَو أسۍ اَکھ أکِس یعنی کہِ مدتھ کٔرِتھ ہٮ۪لٕپ ہٮ۪کَو کٔرِتھ لَڑٲے گژھِ نہٕ کِہیٖنۍ نہٕ تہٕ اِنسان روزِ سیف یعنی کہ تٔمِس گژھِ نہٕ پرٛابلَم گژھَن نہٕ تِمَن کِہیٖنۍ نہٕ